ہیٚلو وعلیکُم سَلام سَلام عَلیکُم اَہَن حظ اَصٕل پٲٹھۍ تُہۍ چھِوا ٹھیٖک اَوے اَوے زٕ ساس پٕنٛژہ پٕنٛژہ شَتھ تام گژھِ اَدٕ حظ